بہٕ وَنہوو تۄہہِ یَتھ منٛز یہِ کۭژاہ زیادٕ ٹیکنالجی ہِندۍ سۭتۍ آیہِ تَبدیٖلی مےٚ کیاہ یوتام مےٚ پَنٕنہِ زںدگی منٛز چھُ یاد پیوان زِ گۄڈٕ یُتھُے لۄکٔچار اوس سٲنین رو روڈ ٲسۍ نہٕ کیٚنہہ تِم وَتہٕ ٲسہٕ تھوڑا سَڑک زَن آسہٕ تِم ٲسۍ نہٕ زیادٕ ٹھیٖک کیٚنہہ تِمن پٮ۪ٹھ ٲسۍ یِمے ٹانگہٕ وانگہٕ پَکان مگر اَکثر خلق ٲسۍ یِہوے پایدٔلی پَکان یِتھے پٲٹھۍ اوس یِہوے کارا پایدلۍ کارٕے مَگر تَمہِ پَتہٕ ہسا ووت وقت آسہٕ پَتہٕ پَکان یِم بَجہِ بَسہٕ بَجہِ بَسہٕ آسہٕ پَکان بیٚیہِ اوس آسان کٲنسہِ سٔکوٗٹرا کُنہِ جایہِ دروٚگۍ ٲسۍ تِم تِلہٕ پوٛنسہٕ ٲسۍ نہٕ خَلقن کیٚنہہ ٲسۍ نہٕ خلقن پتہٕ ٲسۍ أکِس بیٚیِس نِش یِوان گژھان ٲسۍ یِمنے بَسن منٛز یا ٹانگنس منٛز یا ٹیکسِین منٛز ٲسۍ گژھان خبر تہِ ٲس نہٕ یِوان برابر ہینہٕ کیٚنٛہہ یا اَگر اِنسان گژھِ ہا سُہ اوس پَتہٕ دوہ وادن توٗرۍ روزان سُہ اوس نہٕ ہٮ۪کان واپَس وٲتۍتھے وۄنۍ آیہِ ٹیکنالجی ٹیکنالجی سۭتۍ بَدلیو سورُے مَسلاً آز چھُ گۄڈٕنِچی کَتھ اَگر خبرے یوت آسہِ اِتھٕے پٲٹھۍ پرٛژھٕنۍ زَمیٖن سایڈٕ منٛز بوٚڑ چھُ باسان بَڑٕ تَبدیٖلی یۄس زَن نَہ آیہِ یہِ باسیو مےٚ زَن موبایل فونُک موبایل فونَس پٮ۪ٹھ چھِ آز یہِ وٕچھان زِ فون چھُ کَرُن کٲنسہِ خبر چھےٚ کٲنسہِ پرژھٕنۍ بَس نَمبر چھُ رَلاوُن سُہ چھُ برابر تِہُندُے سُہ فون واتان اور کَتھ چھِ گژھان فونَس پٮ۪ٹھٕے خبَر چھ یوان پرژھنہٕ اَمہِ سۭتۍ تہِ پیٚیہِ وۄنۍ تِم پایدٕلۍ گژھنٕچ ضروٗرت نہ پیٚیہِ سَڑکن ہنز ضروٗرت نہ وۄنۍ پیٚیہِ گاڑین ہنز ضروٗرت أکِس جایہِ أندرٕ کن بِہتھٕے چھُ اِنسان خبر ہیوان میٖل ساسہٕ میٖل دوٗر لُکَن یہِ چھُ اکھ مےٚ باسیو بٔڑ بارٕ اکھ نہہ یُس زَن اَمہِ ٹیکنالجی سۭتۍ بَدلیو دوٚیِم کَتھ چھِ ؤنکین اِنٹرنیٹ چھُ مَسلہٕ برونٹھ اوس اِنسان ڈیرٕ ییٚتہِ پٮ۪ٹھ گژھِ ہا جموم گژھِ ہا کُن گژھِ ہا پَتہٕ اوس وَتہِ منٛز پھسان دۄہ وادن کیازِ اوس پھسان روٗد لوگُن شیٖن لوگُن خبرا ٲس نہٕ آسان کِہِنۍ تہِ کیاہ گژھِ کیاہ نہٕ گژھِ وٕنۍ کین چھُ اِنسان تیٚلی نیران گۄڈٕ چھُ سُہ گرِ دِوان نَظر موبایلَس اما موسمٕچ حالتا کیاہ روزِ پَگہہ کیُتھ موسَم روزِ کیاہ روزِ دون دۄہن کیُتھ روزِ کیاہ روزِ اور وۄتھان تہٕ نیران چھُ تَمہِ حِسابہٕ اَدٕ ہُپٲرۍ گوٚو ٹریفِک وۄنۍ چھِ گاڑِ تیٖز پَکان تہٕ جادٕ ٹایما چھُنہٕ لگان کِہینۍ تہِ پانژھن گَنٹن منٛز چھُ واتان آز ییٚتہِ پٮ۪ٹھ جوٚم اِنسان ییٚتہِ زَن برونٹھ ٲسۍ لگان ؤری وادٕ مےٚ چھُ یاد مےٚ چھُ بوٗزمُت زِ برونٹھ ٲسۍ یِمَو بالَو ٹینگیو پٮ۪ٹھ پَکان اَپٲرۍ اوس پیوان تَرُن پایدٔلۍ اور واتان ٲسۍ جوم مَگر وٕنکیس روٗد نہٕ تہِ کِہینۍ نہٕ وٕنکیس چھِ گٲڑۍ نیران تریٚیہِ گٲنٹہِ ژورِ گٲنٹہِ باد چھےٚ آسان سۄ جوم وٲژَمٕژ یِم باسے مےٚ موسمٕچ ہا خبر گرِ بِہتھٕے برونٹھٕے ریڈیوَن پٮ۪ٹھ پَتہٕ بوزان تَتہِ تہِ ٲسۍ مٔنزۍ وَنان مٔنٛزۍ اوس نہٕ تَتہِ تہِ آسان زیادٕ حِساب کیٚنہہ تہٕ مٔنزۍ ٲس نہٕ سِگنَلے یِوان کِہینۍ آز چھُ سۭتۍ آسان اِنسانس ییٚتہِ نس خۄش گژھیس تَتھیس بوزِ ؤنکیس چھُ نہٕ سُہ ٹینشن سۄ فِکِر تہِ مۄکلے ؤنکین روٗز نہٕ سۄ پَریشٲنی کِہینۍ تہِ برونٹھ ٲسۍ زَنانہٕ ماجٮ۪ن لگان بتہٕ رَننہِ ہن کھٮ۪ن چین کَرِہن تِم تَیار تَمہِ خٲطرٕ اوس آسان دان باقی چیٖز تِم ٲسۍ اِستعمال کران ؤنکین آیہِ رایِس کُکر چھِ یِوان ہیٖٹر چھُ یِوان یا یِمے گیس وغیرہ آیہِ یَتھ پٮ۪ٹھ نہٕ وۄنۍ تیٖژاہ تَوالَتھ چھِ اِنسانس کِہینۍ تہِ لگان ؤنکین چھُ آسان آرام سان کَران تَیار